یُس رول کران چھِ گیم منٛز ٲسۍ ؤنکیٚنسن لُکھ گِندان چھِ تَتھ منٛز چھُ یِہوے رول گژھان گِیمزن ہُند کہِ یۄس سٲنۍ باڈی چھِ یہِ چھِ ہۄ مِشیٖن ییٚلہِ أسۍ یہِ رنہٕ کرناوون تیٚلہِ چلہِ یہِ اَصٕل پٲٹھۍ ییٚمہِ ساتہٕ أسۍ کانٛہہ تہِ گیمہٕ گِندان چھِ سٲنۍ باڈی چھِ موٗمینٹ کران اَمہِ سۭتۍ چھُ سون ماینڈ ہیٚلدی بَنان باڈی ہیٚلدی بَنان أسۍ چھِ ہیٚکان پرٮ۪تھ کانٛہہ کٲم پَتہٕ اَصٕل پٲٹھۍ کٔرِتھ اَگر أسۍ أکسٕے جایہِ گژھو بیٚہمَو تہٕ اَمہِ سۭتۍ گژھو أسۍ تھوڑا ڈل گیمو سۭتۍ چھِ أسۍ ایٚکٹِو بَنان سون یُس بٕلَڈ چھُ آسان سُہ چھُ دورٕ دورٕ کران یہِ چھُ گیمَن ہُند فٲیدٕ گِندنُک یا سانہِ مسلہٕ چھِ یِم موٗمینٹ کران أڈجین چھُ طاقت مِلان یِمو گیمَو سۭتۍ أسۍ چھِ ایٚکٹِو بَنان امہِ گِندنہٕ سۭتۍ ورزِش چھےٚ گژھان اَصٕل پٲٹھۍ بیٚیہِ چھِ اَمہِ وَغٲر سٔماٹنٮ۪س یِوان یِمو گیمَو گِندنہٕ سۭتۍ یا یُس سُہ سون بٕلَڈ چھُ آسان سُہ چھُ دورٕ دورٕ اَصٕل پٲٹھۍ کران بیمارِ گِندنہٕ سۭتۍ چھِ بیمارِ تہِ کَم گژھان اگرِ اِنسان روزِ گِندان اَصٕل پٲٹھۍ أکسٕے جایہِ بیٚہنہٕ کِہینۍ تَمہِ سۭتۍ چھِ بٮ۪ماِرِ تہِ کَم گژھان گوٚو گِندُن چھُ صحتہٕ خٲطرٕ ساروی کھۄتہٕ اَصٕل مُفیٖد اسی لیے اَسہِ پَزِ ژوٚر ژوٚر گِندُن